وعلیکُم اسلام اَہَن حظ آ اَدٕ ٹھیٖک ہے چھُ تُہۍ کٕتیٛاہ نفر چھُو ژور نَفر تۄہہِ چھُو پَتہٕ چار چِناری گژھُن کہِ بیٚیہِ تہِ چھِ اَتہِ واریاہ جایہِ اَپٲرۍ کِنۍ بیٚیہِ چھِ اَپٲرۍ تھوڑا ڈَلَس چھِ کَران پوٗرٕ راوُنٛڈ راوُنٛڈ چھُ ہٮ۪کان ڈَلس کٔرِتھ اَپٲرۍ چھُ درگاہ حضرت بَل اَپٲری چھِ اَتھ کیٛاہ چھِ وَنان أسۍ ہٮ۪کان گٔژھِتھ اَپٲری راوُنٛڈ دِتھ پوٗرٕ ڈَل یِوان وُچھنہٕ اورٕ یِوان ہورٕ تران ڈَل گیٹ بٔتھِ آ تَتھ چھِ آرام سان اَتھ چھُنہٕ کٕہٕنۍ تہِ مَسلہٕ تُہۍ ہیٚکِو نیٚبرٕ کَنٮ۪تھ رٔٹِتھ اَتھ کیٛاہ چھِ وَنان کھٮ۪ن اَتھ کیٛاہ چھِ وَنان أتی دُکانٛدار چھِ آسان تتہِ ہیٚکِو تُہۍ رٔٹِتھ آرام سان نَتہٕ اَگر اَسہِ تہِ ؤنِو أسۍ ہٮ۪کو ایٚویلیبُل کٔرِتھ مگر تَتھ گژھنو تۄہہِ ایکسٹرا چارجِز اَتھ کیٛاہ چھِ وَنان بیٚیہِ بیٛاکھ مَسلہٕ پَتہٕ چھُ اَمہِ اعتبار اگر تۄہہِ چار چِناری چھُو گژھُن چار چِنا چار چِناری تانۍ چھِ أسۍ ہٮ۪وان ٲٹھ شَتھ رۄپیہِ أکِس نَفرَس اَتھ حظ چھُ پا سُہ چھُ پَتہٕ سُہ چھُ پَتہٕ سہل مَسلہٕ سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ البتہٕ یُس زیادٕ کھۄتہٕ زیادٕ ہٮ۪کو أسۍ کَم کٔرِتھ پنٛژاہ رۄپیہِ بیٚیہِ کوٗتاہ ہٮ۪کو کٔرِتھ وۅنۍ چھُنا بیٛاکھ مسلہٕ وۅنۍ اگر تُہۍ باقٕے تہِ چھو چھِ چار چِناری یوت وۅنۍ اگر تُہی باقٕے تہِ تَتھ لگن باہ شَتھ رۄپیہِ سُہ چھِ اگر تُہۍ چار چِناری پَتہٕ اگر درگاہ تانۍ چھُو گژھُن باہ شتھ رۄپیہِ حظ وۅنۍ اَگر سٲرسٕے ڈلس چھُو گژھُن تِم گٔے زٕ ساس نہَ یُس یہِ زٕ ساس وول چھُ اَتھ منٛز چھُ کھٮ۪ن چٮ۪ن ہٮ۪تھ ایکامڈیٚشَن چھِ اَتھ باضٲبطہٕ أسۍ ہاوہو تۄہہِ یہِ ترٛٮ۪ن ژۄن گنٛٹن منٛز

أسۍ اَنو تُہۍ پنٕنے جایہِ یَتھ سِٹاپَس پٮ۪ٹھ تُہۍ ؤنو پَتہٕ پتہٕ تُہۍ درگاہ ؤسۍتو تُہۍ ؤسۍتو ڈل گیٹ یا تُہۍ ؤسۍتو نہروٗ پارکہِ نِشی چھُو پَتہٕ تۄہہِ پانَس تانۍ تُہۍ کَتٮ۪تھ سِٹاپَس پٮ۪ٹھ ؤنِو زیادٕ کھۄتہٕ زیادٕ کَرو کُنوُہ شَتھ ہُتھ ریٹس کَرو کُنوُہ شَتھ ہُتھ کرو اتھ کیٛاہ چھِ وَنان ٲٹھ شَتھ وٲلِس کَرو سَتھ ہَتھ باہ شَتھ وٲلِس کَرو کاہ شَتھ بیٚیہِ کیٛاہ ہٮ۪کو کٔرِتھ چلو ٹھیٖک حظ چھُ چلو گوٚو چلو حظ بِہِو بِہِو